سٲنِس گَرس منٛز چھِ وارِیاہ ایٚلیکٹرانِک چیٖز تِمو سۭتۍ چھُ وارِیاہ فٲیدٕ اِنسانس میلان مطلب بہٕ کَر کَتھ واشٕنِگ مِشیٖنہِ ہنٛز واشٕنگ میٖشنہِ منٛز چھِ اِنسان چھَلان پَلو سُہ چھِ وارِیاہ فٲیدٕ اِنسانس دِوان تَتھ منٛز ہیٚکو أسۍ وارِیاہ پَلو چھٔلِتھ اکے ساتہٕ چاہیے تِم لَکٕتۍ پَلو ٲسِنۍ یا بٔڑ ٲسِنۍ تَتھ منٛز چھِ ہیٚکان کملہٕ تہِ چھٔلِتھ گۄبۍ پَلو تہِ چھٔلِتھ سُہ چھُ مَل وارِیاہ اَصٕل پٲٹھۍ کَڑان پَلون سُہ چھُ بیٚیہِ پَلو تورٕ سِپِن تہِ دِوان کٔرِتھ یہِ ہسا چھِ وارِیاہ اَصٕل ایٹم نَہ تہٕ اوس برٛۄنٛہہ اِنسان چھَلان باٹٮ۪ن منٛز پَلو تَتھ اوس وارِیاہ مشکِل اِنسانس گژھان اِنسان اوس نہٕ ہیٚکان تیٖتیٚاہ پَلو چھٔلِتھ کیٚنٛہہ اَتھ منٛز ہیٚکہِ اِنسان وُہنٕے منٹن منٛز وارِیاہ پَلو چھٔلِتھ یہِ چھُ وارِیاہ اَصٕل چیٖز بیٚیہِ کَرٕ بہٕ کَتھ ٹی وی یِچ ٹی وی تہِ چھُ وارِیاہ اَصٕل چیٖز اَ لُکھ چھِ سٲری ٹی وی وٕچھان أکِس گَرس منٛز اگر ٹی وی آسہِ لُکھ چھِ سٲری وٕچھان گَرُک گَرے چھِ وٕچھان ٹی وی اَتھ وٕچھنس چھُ مَزٕ یِوان اِنسانس چھُ وارِیاہ لول ژَلان ییٚلہِ اِنسان چھُ وَنان نَہ بہٕ گَژھٕ ہا ٹی وی یس وُچھُن میون گَرٕ چھُ خۄش روزان یا بہٕ کَرٕ کَتھ کمپیوٗٹرٕچ اِنسان چھِ آنلایَن چیٖز ہیٚکان اَمہِ کمپیوٗٹر پٮ۪ٹھ کٔرِتھ چاہیے سُہ کیٚنٛہہ تہِ ٲسِنۍ یہِ چھُ وارِیاہ اَصٕل چیٖز اِنسان ہیٚکہِ ؤنِتھ نَہ یہِ کمپیوٗٹر چھُ وارِیاہ اَکھ اَصٕل چیٖز یا بہٕ کَر کَتھ بیٚیہِ کُنہِ بَتہٕ رایس کُکرٕچ رایس کُکرس منٛز چھُ اِنسان بَتہٕ رَنان آرام سۭتۍ کانٛہہ پریشانی چھَس نہٕ کیٚنٛہہ تَتھ منٛز چھُ پیٚوان خٲلی آب تھاوُن تہٕ بیٚیہِ توٚمُل تَراوُن سُہ چھُ پانے دِوان تیار کٔرِتھ بہٕ چھُس دِپان یِمو ایٚلیٚکڑٕک چیٖزو سۭتۍ کۄتاہ فٲیدٕ آو اِنسانس یا بہٕ کَر کَر بیٚیہِ کُنہِ چیٖزٕچ بہٕ وَن یہے کَتھ چاہیے ایٚلیٚکٹٕرک کٮ۪ٹٕلۍ ٲسِنۍ یا بیٚیہِ کانٛہہ چیٖز ٲسِنۍ اِنسانس چھُ وارِیاہ فٲیدٕ وَتان یِمو سۭتۍ